مےٚ ہَسا چھِ اکھ کلا بہٕ ہَسا چھُس شَٹرِنٛگ کٲم کَران وٕنۍکٮ۪نَس بیٚیہِ چھُس بہٕ رِنٛگ وغیرہ باقٕے چیٖز بَناوان مگر وٕنۍکٮ۪ن کِس وقتَس منٛز ہَسا چھُ واریاہ مُشکل بَنیومُت کیازکہِ وٕنۍکٮ۪نَس چھُ مُقابلُک زمانہٕ وٕنۍکٮ۪نَس چھُ کَمپیٹشَنُک زمانہٕ اتھ کَمپیٹشَن کِس زَمانَس مَنٛز کٲم کَرٕنۍ ہَسا چھِ واریاہ مُشکل تہٕ اَسہِ ہَسا چھُ واریاہ کَم نَفہَس پٮ۪ٹھ پٮ۪وان خریٖدار مانراوُن تمہِ پَتہٕ چھُ سُہ کُنہِ حَدَس تامَتھ أسۍ کامیاب تَتھ منٛز گژھان یہِ ہَسا چھِ اَکھ اِنسانَس بَنیومُت آسان اَکھ اَکھ کلا آسان بَنیومُت زِ خریٖدار کِتھ پٲٹھۍ چھِ مانٛراوُن یہِ چھُ اَکھ خریٖدار چھُ وٕنۍکٮ۪نَس سُہ خریٖدار کِہیٖنۍ یہِ چھُ پنٛژہَن جایَن آز چُکاوان تمہِ پَتہٕ پنٛٛژہَن جایَن چُکٲیِت یَتٮ۪س أمِس سَستہٕ باسان چھُ یہِ چھِ تٔتی کَران کٲم تٔتی چھِ یہِ کٲم تٔمۍسٕے اَتھِ منٛز کَرناوان اسلیے اَسہِ ہا چھُ اَکھ کلا أسۍ چھِ شٹرِنٛگ کٲم کَران أسۍ چھِ شَٹرِنٛگ کٲم کَران أسۍ چھِ ڈَگ وٮ۪ل کھَنان مگر أسۍ ہَسا چھِ خریٖدار پنٛنہِ کلاہس سۭتۍ مانراوان زِ یہِ ہسا چھِ وٕنۍکٮ۪نَس واریاہ اَکھ ٹَف اَکھ جاب بنیومُت او